اَلسلامُ علیکُم وَرحمتہ اللہ وَبَرکاتُہہ تُہۍ چھُو حظ ٹھیٖکٕے اصٕل پٲٹھۍ چھُو حظ اَہَن حظ شُکُر خُدایَس کُن یہِ چھِ حظ کَشمیٖر ٹیکسی ایجَنسی اہَن حظ آ بہٕ حظ چھَس بانٛڈی پورا پٮ۪ٹھ مےٚ چھُ فاطمہ ناو اَہَن حظ آ بہٕ چھُس تۄہہِ بہٕ چھُس تۄہہِ رِگیوٗلَر کَسٹَمَر حظ اَہَن حظ آ بِلکُل یہِ عرضہٕ ہَن ٲسٕم یہِ کہ مےٚ چھِ فیملی سۭتۍ حظ مےٚ چھٕ پَنٛنٮ۪ن گَرِکٮ۪ن سۭتۍ حظ کَرُن اَکھ اٮ۪کٕسکَرشَن چھِ گَژھُن آ اَسہِ چھِ أکِس اٮ۪کٕسکَرشَنَس پٮ۪ٹھ گژھُن تہٕ تَمۍ خٲطرٕ ٲس مےٚ تَہٕنٛزِ ایجَنٛسی ہٕنٛز کیب اَکھ حظ ضوٚرَتھ اَہَن حظ آ بِلکُل اَسہِ چھِ دۄن ترٛٮ۪ن دۄہَن پٮ۪ٹھ گَژھُن تہٕ أسۍ نِمہو یہِ کیب حظ بُک کٔرِتھ تُہٕنٛز اَہَن آ آ آ أسۍ چھِ لگ بَگ پانٛژھ شےٚ نفر اَہَن حظ ٹھیٖک آ تہٕ وۄنۍ فون کوٚرُم اَمۍ موٗجوٗب تہٕ ٹیکسی کَرو أسۍ بُک تہٕ وۄنۍ ؤنۍتوم مےٚ ہیٚکیٛاہ کیٚنہہ کِراے منٛز کَم گٔژھِتھ نہ تُہۍ کیٛاہ حظ کَتھ تُہۍ کِژھ کَتھ چھُو کران بہٕ چھُس تۄہہِ رِگیوٗلَر کَسٹٕمَر حظ مےٚ کیٛازِ مِلہِ نہٕ کراے منٛز گژھِ نہٕ مےٚ کَم کیٛازِ گژھِ نہٕ نہ یُس تُہۍ یُس تُہۍ پرٛومو کوڈ چھُو نہٕ حظ دِوان آ سُہ استعمال کٔرِتھ ہیٚکیٛاہ مےٚ ڈِسکَو کیٚنہہ کَم گٔژھِتھ کِراے منٛز یِہوٚے زاننہٕ موجوٗب کوٚر مےٚ تۄہہِ فون مےٚ دوٚپ بہٕ وَنہٕ تۄہہِ اگر بہٕ یہِ پرٛومو کوڈ کَرٕ استعمال اَمۍ سۭتۍ گَژھیٛا مےٚ کِراے منٛز کیٚنہہ کمی آ بِلکُل تویتہِ چھَس بہٕ تۄہہِ رِگیوٗلَر کَسٹَمَر مےٚ کُنہِ تہِ جایہِ آسہِ گَژھُن کیٚنہہ تہِ آسہِ بہٕ چھُس تُہٕنٛزے ایجَنسی ہٕنٛز گٲڑۍ نِوان حظ تہٕ وۄنۍ چھِ مےٚ تۄہہِ نِش تہِ یِہوٚے اُمید کہِ تُہۍ کٔرِو مےٚ کِراے منٛز کیٚنہہ کَم اَہَن حظ بِلکُل ترٛٮ۪ن دۄہَن پٮ۪ٹھ چھِ اَسہِ گَژھُن تہٕ ییٚمہِ حسابہٕ تُہۍ کِراے ٲسِو کھٮ۪وان ہٮ۪وان توتہِ رۄپیَس زٕ ترٛےٚ ساس گژھن کَم گَژھٕنۍ سُہ مہٕ حظ ہیٚیِو تُہۍ ٹینشَن کِہیٖنۍ آ بِلکُل نہ یُس تۄہہِ ڈرٛیوَر آسہِ کیٚنہہ چھُنہٕ پرواے تٔمۍ سُنٛد کھٮ۪ن چٮ۪نُک انتظام کَرٕ بہٕ پانَے مگر کِراے منٛز گژھِ کیٚنہہ کَم گَژھُن تویتہِ یُتھ مےٚ تہِ میلہِ یورٕ رِعایت اَہَن حظ آ بیٚکہِ پھِرِ تہِ گژھِ موقعہ تھاوُن یُس رِگیوٗلَر کَسٹَمر آسہِ تہٕ تٔمۍ سٕنٛدۍ موقعہ تٔمۍ سٕنٛدۍ خٲطرٕ ہیٚکِو تُہۍ ییٖژاہَن تویتہِ کٔرِتھ چھِنہٕ حظ ٹھیٖک چلو بہٕ کَرٕ تۄہہِ تَمۍ وِزِ کیب تھٲیِو تُہۍ بُک کٔرِتھ حظ ژٔنٛدٕر وار چھِ مےٚ ضوٚرتھ اَہَن حظ یُس ژٔنٛدٕر وار یی ترٛےٚ دۄہ ژٔنٛدٕر وار بوموار تہٕ بودٕ وار چلو چلو ادٕ کیٛاہ اَلسلامُ علیکُم